مےٚ ہَسا کٔرۍ اوٚترٕ پے ٹی اٮ۪مَس منٛز پونٛسہٕ مٲلِس ٹرٛانَسفَر مَگر تَتہِ گٔیے ٹرٛانَسفَر مَگر تِم وٲتۍ نہٕ میٲنِس مٲلِس پٲنٛسہٕ کینٛہہ وۄنۍ کیاہ کَر بہٕ